اَسَلامُ علیکُم فاروق احمد چھِوا اَسہِ ٲسۍ کَنچی وٲلۍ زٕ ژور ضروٗرت ہیٚلو

کَنچی وٲلۍ زٕ ژور ٲسۍ ضروٗرت یَتھ چھُناہ وۄنۍ شیٖن تیار ییٚمہِ ساتہٕ تۄہہِ ایٚویلیبُل گَژھوٕ ہے شیٖنہٕ موٗجوٗب ہسا یَتھ ہسا چھُ پرٛیڈِکشَن شیٖنَس تَمے ووٚنمو نَتہٕ کَتہِ اوس اَسہِ فِلحال مجبوٗری آ رۄپیہِ دۄہ علاوٕے ہیٚیِن نَفر زٕ ژور سوزُکھ ہے ریٹ ؤنۍوا تُہۍ کِنہٕ بہٕ وَنہو نو شیٚتھا بَتہٕ أنۍ وا پَنُن بَتہٕ أنۍ وا پَنُن ہے نہَ اَکھ چھُ نَو شَتھ ہٮ۪وان بیٚیہِ چھُ دَپان بَتہٕ اَنوٕے نہٕ پَنُن یہِ چھُو ظُلُم گژھان تےَ چھُ پوٚز ہے وۅنۍ تۄہہِ تۄہہِ آسوٕ نَفر دٔہ سۭتۍ دَہَن نَفرَن منٛز آسان دَہَن ہٕنٛدۍ اَتھٕ دٔہ وۄنۍ کَتہِ چھُ اَکوُے اَتھٕ سُہ پکہِ سٲرسِے ہے زن ہَے چھُے پانسٕے یوت تۄہہِ کَرٕنۍ تُہۍ چھِو وَنان اَکٲے پوزشَن آسہِ سٲرسٕے رۄپیہِ ہَتھ کیٛاہ وَسٮ۪س نا دوٚپمو رۄپیہِ ہَتھ کٔرۍہوٗس کَم پَلٹَن کیٛاہ وَنہِ اَتہِ چھُ آسان سورُے زِٹھِس تانۍ یُس زیُٹھ وَنہِ لۅکُٹ تہِ چھُ پَکن تَمی حِسابہٕ پتہٕ نار پیٛوٗنٛتاہ تہِ زٲلِو تٔتھٕے دوٚپمو نارٕ پیٛوٗنٛتاہ تہِ زٲلِو تٔتتھٕے کانٛگڑیا تہِ تھاوَو جَجِیرا تہِ تھاوَو وُشنَیر گژھوٕ پانے سۅے بہٕ پانَے تھاو زٲلِتھ تۄہہِ کَتہِ چھُو زالُن تہٕ پَتہٕ چھا وۄنۍ کیٛاہ مارٕنۍ کَڈہوکھاہ ییٚلہِ نہٕ تھکہٕ پٔہر تہِ آسہِ کامہِ منٛز مارُن چھا اِنسان دۄہ چھِ یَپٲرۍ لۅکٕٹۍ پَتہٕ ییٚلہِ نہٕ تُہۍ وُشنَیر تہِ کٔرِو مارہوا ٲٹھ شَتھ بَتہٕ أنۍوا اورے بَتَے یوت ہا کِنہٕ چاے تہِ تُہۍ چیٚےوا چاے کِنہٕ بَتہٕ کھیٚیِو کَنچی وٲلۍ چھِ سردی منٛز چایی یوت چیٚوَن تُہۍ ہے چھِو بَتَس گۄڈٕے ڈیمانٛڈ کران مےٚ دوٚپ چایے ترٛےٚ دِمہو دۅہَس بَتَہٕ نِبٲوِو تیٚلہِ کیٛاہ وَسہِ نَکھٕ سۅے ووت بیٚیہِ توٚتُے سُے بیٚیہِ ووت توٚتُے تۄہہِ ہَے پَیی چھَو اَتہِ کیٛاہ چھُ پَتہٕ ژوٗنٛٹھٮ۪ن یِوان اَتہِ چھا یِوان پَتہٕ کیٚنٛہہ تہِ ہَے چھُ پوٚز چلو وۅنۍ کیٚنٛہہ چھُنہٕ وۅنۍ ییٚلہِ تُہۍ وَنان چھِو بَتہٕ تہٕ چایہِ زٕ ٲٹھ شَتھ دۅہَس تہٕ کیٚنٛہہ چھُنہٕ مےٚ ؤنۍزیٚو کَر یِیِو تہٕ کٔژ نَفر یِیِو ٹھیٖک چھا اَدٕ سَا بیٚہہ خۄدایَس حوال